سٲنِس گامَس منٛز چھِ واریاہ زیادٕ ٹرٛیٚڈِشنَل ایٚگرِکَلچَر پرٛیٚکٹِسِز یِوان کَرنہٕ مطلب یِم زَن آز تہِ چھِ روزان لایِک دانہِ چھُ آسان چھۄمبُن یا باقٕے کانٛہہ تہِ چیٖز ایٚگرِکَلچَرَس منٛز چھِ آسان یا سَبزی چھُ کانٛہہ وۄبداوان خٔسیٖل چھُ وۄبداوان واریاہ زیادٕ یِم آز تہِ چھِ کَران ییٚتہِ پرٛانہِ وقتٕکۍ پٲٹھۍ تِلہٕ گۄگُل چھُ آسان تٔمِچ فٕلَے اَتھ کیاہ وَنو اتہِ چھِ واریاہ کیٚنٛہہ وننَس لایق واریاہ زیادٕ مَزٕ چھُ یِوان اَتھ منٛز